وعلیکُم اسلام اہن حظ ٹھیٖک تُہۍ چھو ٹھیٖک

آ سورُے بنہِ سورُے اسی نِش چھُ بنان یہِ اوا اسہِ حظ چھ یہِ مین مارکیٹ کۄلگامہِ حظ سورُے بنہِ ایٹسِٹرا سورُے ییٚتی بنہِ تۄہہِ کَتہِ چھ ریٹھ وٕچھِنۍ گۄڈٕ کُرسی چھ اسہِ ساڑٕ پانژھ ہَتھ ییٚتۍ ایویلیبل بیاکھ چھ ژور ہَتھ سُہ چھُ نہٕ تَتھ چھُ نھٕ تیُتھ میٹیٖریل لٲگِتھ کیٚنٛہہ

ساڑٕ پانژھ ہَتھ ونیاوُ اَکھ بیٚیہِ ژور ہَتھ بیاکھ تَتھ چھ میٹیٖریل زبردست ییٚلہِ تُہۍ وٕچھِو گۄڈٕ تُہۍ ییٖیِو کۄلگوم اگر تُہۍ ییٖیِو ؤنکٮ۪سٕے تہٕ تُہۍ ہیکِو وٕچھِتھ میٹیٖریل پتہٕ نیٖتَو صُبحَس اگر تۄہہِ نیُن چھُو کیٚنٛہہ چھُ نہٕ پرواے تُہۍ وٕچھِو گۄڈ میٹیٖریل پتہٕ اگر رۄپہِ دَہ اُکُن گژھن یا یُکُن سُہ چھُے پتہٕ چلن تُہۍ وٕچھِو گۄڈ مِٹیٖریل مال چھ سپیشَل مال چھ زبردست یُتھ مال اگر تۄہہِ کۄلگامۍ ڈِسٹرکس بیٚیہِ دوٚپمے یُتھ مال اگر تۄہہِ کۄلگٲمۍ ڈِسٹرکَس بیٚیہِ کُنہٕ جایہِ بنِوُ نا تۄہہِ دِمَن بہٕ یِتھے کٲٹھۍ یِم کُرسی پُرسی آ پوٚز پوٚز تُہۍ ییٖیِو صُبحس اِن شاء اللہُ رحمٰن تۄہہِ دِمَو سورُے سامان ییٚتی کیٚنٛہہ چھُ نہٕ پرواے چھان چھان بنہِ اصل بہتریٖن چھان دِمَن بہٕ تۄہہِ یورے سلام زٲنۍ ہیوٚن نا سلام شیخ اوا اوا سُے سُے حظ تٔمِس نِش تہِ کرناوو رۄپیہِ دہ کن کنسیشنٕے وۄنۍ کیاہ کرہوس اگر تۄہہِ سامان چھُو نیُن تیٚلہِ ییٖزیو تُہۍ صُبحس

تیٚلہِ ییٖیِو صبحس تُہۍ تہٕ ؤلِو مےٚ آو کسٹمَر اَکھ تہٕ تُلِو یہِ تراوان بہٕ یَلہٕ وعلیکُم اسلام